وعلیکُم اسَلام وَرحمتُہ اللہ وَبَرَکاتَہُ اہن حظ أسۍ حظ چھِ ماچھِ وٲلۍ اہن حظ کینٛہہ چھِنہٕ پَرواے ماچھ بَنہِ چَلو ماچھ ہَسا چھِ واریاہ اَسہِ آسیٛا ہُہ ہُتھ پٲٹھۍ تہِ کٕنان ہُتھ پٲٹھۍ تہِ کٕنان یِتھ پٲٹھۍ تۄہہِ خۄش گژھِ تِتھ پٲٹھۍ دِمہو تۄہہِ أسۍ اَسہِ ہَسا چھِ ماچھ قٕسٕم زٕ ترٛےٚ پہٲڑی چھِ اَکھ قٕسٕم بیٚیہِ چھِ أسۍ بَنان ییٚتی سٲری اَکھ قٕسٕم تھٔدین منٛز سُہ چھِ بَناوان پانَے آ اَوا اَہن حظ اہن حظ سُہ تہِ اَکھ تہِ قٕسٕم چھِ اَسہِ اہن حظ تۄہہِ کیٛاہ تۄہہِ دِمہو اَصلِس ریٹَس تُہۍ ؤنِو اے ریٹ ہَسا چھِ ساس رۄپیہِ تہِ ٲٹھ شیٚتھ تہِ چھِ بیٚیہِ اَکھ بیٛاکھ چھِ صاف قٕسٕم فہٕ واتلو وۄنۍ تہِ تۄہہِ دِمہو تۄہہِ دِمہو ہُتھ پٲٹھۍ تہِ یِتھ پٲٹھۍ تۄہہِ خۄش گژھِوٕ پاے واجنہِ دِمہو تۄہہِ اے اَصٕل ہَسا میوٗٹھ تہٕ موٚدُر ماچھ زَبردَست ماچھ ہَسا چھِ تُہۍ مہٕ بٔرِو ٹینشَن ماچھ چھِ زَبردَست تُہۍ گٔژھِوٕ خۄش گژھٕنۍ تۄہہِ دِمہو اَکھ تَتھ منٛز حظ چھِ اَکھ ڈَبہٕ تَتھ منٛز ہَسا چھِ یِوان اَکھ ڈَبہٕ سُہ چھِ یِوان پانٛژھ ہَتھ تُہۍ کٕنِو اورٕ پانٛژھ ہَتھ پنٛژاہ بیٛاکھ ہَسا چھِ یِوان ٲٹھ اہن حظ اگر تۄہہِ پانَس اگر تۄہہِ پانَس کیُٚتھ چھُ ؤنِو کِلوٗ حِساب اے کینٛہہ چھِنہٕ پَرواے تۄہہِ دِمہو اَصلِس ہُہ تُہۍ گژھِوٕ ہُتہِ زینٕنۍ اَصٕل ریٹ تۄہہِ دِمہو اَصٕل ریٹ بیٚیہِ اَصٕل ماچھ صاف ماچھ اَکھ چھِ گژھان اَکھ چھِ گژھان ساس بیٛاکھ چھِ گژھان ٲٹھ شیٚتھ پَتہٕ چھُ تۄہہِ پانَس تام خوشی اگر تۄہہِ پَتہٕ آسہِ تہِ نیُٚن زیادٕ پَتہٕ کَرو واریاہ کَم تُہۍ مہٕ بٔرِو ٹینشَن تُہۍ مہٕ بٔرِو ٹینشَن پَتہٕ والو بیٚیہِ پںٛژاہ تہِ تُہۍ روٗزِو خۄ اہن حظ یی زیو پَگہہ تہٕ چَلو تیٚلہِ بِہہ زیو رۄبَس حوال پَگہہ یی زیو تہٕ بہٕ آسو ییٚتی دُکانَس پٮ۪ٹھ چَلو چَلو بِہِو رۄبَس حوال